أسۍ ہسا چھِ واریاہَن جاین کھٮ۪وان أکسٕے ترامہِ منٛز بَتہٕ أکسٕے پَلیٹس منٛز بَتہٕ چاہے سُہ خانٛدر ٲسِنۍ چاہے کورِ خانٛدر ٲسِنۍ لَڑکَس آسہِ خانٛدر تَتہِ چھِ آسان میہمان واریاہ لڑکہٕ کورِ چھِ آسان پَنٕنہِ آیہِ ویسہٕ لڑکَس چھِ آسان پَنٕنہِ آیہِ دوس رِشتہٕ دار چھِ آسان دوستان چھُ آسان ہمسایہِ گٔری چھِ آسان سٲری چھِ آسان تَمہِ ساتہٕ چھِ أسۍ یکجاہ أکسٕے ترامہِ منٛز أکسٕے پَلیٹس منٛز تہِ کھٮ۪وان بَتہٕ سُہ سۄ چھِ آسان بٔڑ ترٲم تٔتھۍ منٛز چھِ أسۍ بَتہٕ کھٮ۪وان ژور ژور تہِ چھِ أکسٕے ترامہِ منٛز بَتہٕ کھٮ۪وان بیٚیہِ ہسا چھِ أسۍ ییٚلہِ ییٚلہِ چھُ آسان نِیاز چھُ آسان کٲنٛسہِ تَمہِ ساتہٕ تہِ چھِ أسۍ یکجاہ کھٮ۪وان بَتہٕ چاہے کُنہِ جایہِ کیاہ نَیازا چھِ کٲنٛسہِ آسہِ جایہِ منٛز اَژُن یا کٲنٛسہِ آسہِ خَتمہٕ شریٖف کینٛہہ تہِ آسہِ تَمہِ ساتہٕ تہِ چھِ أسۍ یکجاہ کھٮ۪بوان بَتہٕ ژور ژور أکسٕے ترامہِ منٛز ییٚلہِ بیٚیہِ اَسہِ کُنہِ جایہِ سال آسہِ چاہے ماتامال سال آسہِ عیٖز سال آسہِ ماتامال چاہے ماتامال بٔڑۍ دۄہ سال آسہِ چاہے ماتامال وۄنۍ کانٛہہ فنٛگشن آسہِ پَتہٕ آسن اِنوَایِٹ کٔرمٕژ یا کٲنٛسہِ تہِ رِشتہٕ دارَس کانٛہہ فنٛگشن آسہِ پَتہٕ کَرن اِنوایِٹ تَتہِ تہِ چھِ أسۍ کھٮ۪وان رشت یَتھ ترامہِ منٛز بَتہٕ ژور ژور یکجاہ أسۍ ییٚلہِ بیٚیہِ تَمہِ علاوٕ کٲنٛسہِ آسہِ جایہِ منٛز اَژُن جاے مکان بَنایہِ نوٚو پَتہٕ اَژِ جایہِ منٛز تِم تہِ چھِ پرژھان تِم تہِ چھِ اِنوایِٹ کران تَتہِ تہِ چھِ آسان تِمن تہِ چھُ آسَان پَنٕنہِ آیہِ